میٲنۍ تھاٹس چھِ مَطلَب یُس فیوچر آف کلایمبِنٛگ آسہِ تتھ مَنٛز گَژھِ اِنسانَس گۄڈنکُے چیٖز آسن تتھ مَنٛز گٔژھ آسٕن سٹریٚنگتھ سٹیمِنا گوٚژھ آسُن اِنسانَس ہاے اِنسان اگر امہ آیہ میلہِ مَطلَب کانٛہہ اِنسان آسہِ سموکِنٛگ کَران یا بَدَل بَد ل چیٖز کانٛہہ کُنہِ اینٛگلہٕ آسہِ بَدَل بَدَل کانٛہہ نَشہِ کَران تمہ سۭتۍ چھُ اِنسانَس نۄقصان مِلان سُہ ہیٚکہِ اِنسان نصفَسے پیٚٹھ تھٔکِتھ یا سُہ ہیٚکہِ اِنسان ؤستھِ پیٚتھ تیٚمِس ہیٚکہِ اِنجری گٔژھِتھ ڈیٖپ اِنجری سیٖریَس اِنجری ہیٚکہِ تٔمِس خَطرناک والیٚن ہٕنٛز گٔژھِتھ بیٚیہِ یُس کلایمبِنٛگ کوٚمنِٹی آسہِ مَطلَب یمن برونٛہہ نَیہِ نَیہِ ؤریہِ یِنۍ تتھ مَنٛز چھُ اِنسانَس گٔژھۍ آسٕن مَطلَب اِنسانَس گٔژھۍ سُہ مَطلَب کیاہ چھِ اتھ ونان اِنسان گَژھِ آسُن مَطلَب گرُپَس مَنٛز گَژھِ آسُن اِنسان گَژھِ نہٕ کُنے کُنے زوٚن گوٚژھ نہٕ اتھ مَنٛز گَژھُن کِہیٖنۍ تہٕ بیٚیہِ یِم نےٚ نےٚ ٹرانس تہم انوویشَن گَژھَن یتھ مَنٛز کلایمبِنٛگ مَنٛز تِم گَژھَن اِنسان اِنسان یِم نۓ نۓ مَطلَب یُس ونکیٚنَس یم چھِ کلایمبِنٛگ کران تمن چھ نہٕ ونکیٚس کانٛہہ تہِ کمپلیشَن آسان تمہ آیہِ کِہیٖنۍ خاص یِم یم ونۍ نۓ یِنہٕ وٲلۍ ؤری چھِ تمن مَنٛز دِیہِ اکھ نٔو شیپ اتھ گَژھِ اِختیار یِمن اتھ راک کلایمبِنٛگ مَنٛز سُہ گَژھِ یہِ زِ زِ اتھ مَنٛز گَژھَن کَمپِٹِشَن واریاہ اِنسانَس اِنسان یم آز چھِ نہ اِنسان اتھ کُن زیادٕ دیان دِوان کِہیٖنۍ یہِ چھ نہٕ ونکیٚس مَطلَب کانٛہہ مَطلَب گیمہ مَنٛز چھ نہٕ یِوان کِہیٖنۍ ونکیٚس یہِ دِنہٕ ونکیٚس چھ اِنسان کران یہِ کانٛہہ تہِ اِنسان آسہِ سُہ آسہِ کَران پَننہِ شوخہٕ موٗجُب یہِ بیٚیہِ یُس میانہِ میون چیٖز چھُ یُس بہٕ چھُس ونان اتھ مَنٛز گَژھِ آسٕن اِنسانَس گۄڈنیٚتھے گَژھِ آسٕن سیفٹی ایٚکسپیٖریَنس گٔژھ اتھ آسٕن سٹیمنا گوٚژھ آسُن اِنسان گوٚژھ نہٕ کانٛہہ سموکِنٛگ آسُن کران اِنسانَس گٔژھ آسن اصل پٲٹھۍ انسان گوٚژھ آسُن ہر مَطلَب رَنِنٛگ وَنِنٛگ گوٚژھ آسُن کَران مَطلَب کانٛہہ تہِ اِنسان گَژھِ نہٕ ڈایریٚکٹ گَژھُن یورٕ تہٕ سُہ لاگہِ گۄڈنیٚتھے کلایمبِنٛگ کَرٕن تتھ مَنٛز چھُ گۄڈنیٚتھے اِنسانَس پَنُن سٹیمنا چھُ آسان بَڑاوُن اِنسانَس پَتہٕ ہیٚکہِ سُہ یہے اتھ اتھ مَنٛز ہیٚکہِ سُہ اَدٕ ہیٚکہِ سُہ کلایمبِنٛگ کٔرِتھ اِنسانَس گَژھِ آسُن سٹیمنا اصۭل پٲٹھۍ مَطلَب سپیٖڈ بوٗسٹ مَطلَب اِنسان چھ آز تریش ویش چَوان سٹیمنا بَڑاونچ سُہ گوٚژھ آسُن اِنسانَس تیگ یُس اتھ مَنٛز واریاہ چھُ تہٕ بیٚیہِ یُس یہِ نوٚو فیوچَر کلایمبِنٛگ یی یِنہٕ والیٚن ؤرین مَنٛز چھ اتھ مَنٛز گَژھان کَمپِٹِشَن واریاہ اِنسان ویٚژھِ مَطلَب بہٕ بَناو وٲلڈٕ رِکارڈ یہِ تہِ گَژھِ اَکہِ وَکھتہٕ اِنسان ؤری پانٛژ شےٚ گَژھَن بیٚیہِ تمہ ساتہٕ بَنہِ یہِ بٔڑ اکھ گیم تمہ ساتہٕ لَگَن اتھ مَنٛز یمے مےٚ آز فُٹ بالَس مَنٛز چھِ یا کِرکَٹَس مَنٛز چھ گَژھان ٹورنَمیٚنٹ یا کینٛہہ چیٖز چھِ گَژھان امہِ آیہِ گَژھِ یہِ تہِ اتھ مَنٛز تہِ گَژھَن آسٕن پرایز پُل ہاے واریاہ واریاہ چیٖز گَژھَن اتھ مَنٛز اِنسانَس گوٚژھ کانٛہہ تہِ پریشٲنی روزِ نہٕ پَتہٕ کِہیٖنۍ اِنسان ہیٚکہِ پَتہٕ مَطلَب اتھ کُن تہِ دھیان دِتھ پَنُن کیریر ہیٚکہِ اتھ مَنٛز تہِ بَنٲیِتھ آرام سان تہٕ نَتہٕ چھِ نہٕ اِنسان اگر کانٛہہ ایٚکسپیٖریَنس آسہِ سُہ دِی ہَنٛگتہٕ مَنٛگے تھَپہٕ سُہ چھُ نہٕ چَلان کِہیٖنۍ تہٕ ساروی کھۄت زیاد چیٖز چھُ اتھ مَنٛز اِنسانَس گوٚژھ آسُن ایٚکسپیٖریَنس گٔژھ آسٕن واریاہ زِ اِنسان ییٚلہِ نٔو نٔو کلایِمبِنٛگ یی فیوچرَس کُن اِنسان ییٚژھِ بی گوٚژھُس وٲلڈٕ رِکارڈ بناوُن اِنسان بَنایہِ نۓ نۓ وٲلڈٕ رِکارڈ اتھ مَنٛزکانٛہہ کھَسہِ ونۍ ہیمہِ آیہِ پھُٹہٕ کانٛہہ کھَسہِ ساس پھُٹ کانٛہہ کھَسہ پَنٛدہ شتھ کانٛہہ کھَسہِ باہ شتھ امہ آیہ امہ آیہ بَنَن اتھ واریاہ مَطلَب نےٚ نےٚ وٲلڈ رِکارڈ